اَلسلامُ علیکُم اَلسلامُ علیکُم ٹھیٖک چھُوا کیٛاہ دٔلیٖل اچھا ٹھیٖک تٔمِس کیٛاہ وجہ کیٛاہ گوٚو اچھا ٹھیٖک وۄنۍ کیٚنہہ اچھا ٹھیٖک وۄنۍ چھُوا تیٚلہِ اچھا ٹھیٖک چھُ وۄنۍ ییٖتِس کالَس کٔرۍہُس کیٚنہہ مٮ۪ڈِسَن دیٖہُس تُہۍ اچھا ٹھیٖک نہ نہ تُہۍ برٛیک فاسٹ کوٚر تٔمۍ اچھا ٹھیٖک اچھا ٹھیٖک ٹھیٖک چھُ سَر اَوا وۄنۍ وۄنۍ کٔرِو تُہۍ ییٖتِس کالَس رٔٹۍہُن سُہ پانسٕے نِش ییٖتِس کالَس أسۍ واتو اَدٕ حظ ٹھیٖک چھُ کیٚنہہ چھُنہٕ پرواے أسۍ واتو اَدٕ حظ کیٚنہہ چھُنہٕ پرواے ییٚکیٛاہ أسۍ تہِ واتو تہٕ تِیٖتِس کالَس دِیِو تٔمِس کیٚنہہ مٮ۪ڈِسَن وۄنۍ تہٕ اَدٕ حظ ٹھیٖک حظ چھُ